یُس یہِ دٔیُم پروڈَکٹ مےٚ اوٚن مےٚ باسیو نہٕ یہِ ٹھیٖک پروڈَکٹ کِہینۍ تہِ گۄڈٕنیتھٕے ییٚمہِ مقصد تہٕ ییٚمہِ مُدا موٗجوٗب مےٚ اَنے سُہ باسیو نہٕ مےٚ یہِ چھُ تَتھ برابر پوٗرٕ کران کہِ ویسے یُس یہِ پروجیکٹ چھُ یہِ چیٖز چھُ آسان زٕ نَمبر مَگر ریٹ کیاہ ٲسٕس ریٹ ٲسٕس برابر اکھ نَمبر ریٹ ییٚمُک اورِجنل چیٖز چھُ یِون برابر ٲسۍ سۄے ریٹ مےٚ باسے خراب واریاہ اَمیُک بُتھُے چھُ وَنان یہِ اوس نہٕ لَگہٕ ہر کِہینۍ تہِ دٔیِم چیٖز سایِز مطلب کیاہ گوٚژھ اَتھ آسُن تہٕ کیاہ چھُ اَتھ تَتہِ یہِ ہٲوِتھ چھُ تہِ چھُنہٕ کُنہِ یہِ ویب سایٹہِ پٮ۪ٹھ ہٲوِتھ اوس چیٖزَس مُتعلِق تہِ اوس نہٕ اَتھ کُنہِ حظ یہِ اوس سیدِ سیٚود دۄکھہٕ یہِ اوس سیدِ سیٚود فراڈ اَمہِ سۭتۍ گوٚو مےٚ نۄقصانٕے یوت باقٕے نہٕ مےٚ آیہِ نہٕ اَتھ سۭتۍ کانہہ تہِ برابٔدی اَتھ چیٖزَس سۭتۍ اس لیے اَتھ کَمپٔنی سۭتی نہٕ وۄنۍ کرٕ نہٕ بہٕ یِہندۍ چیٖز آرڈر کیٚنہہ تِکیازِ تِمو سۭتۍ چھُ دۄنکھہٕ لگان اِنسانَس بوٗزتھا یِمو سۭتۍ چھُ دۄنکھہٕ لگان اِنسانَس وۄنۍ چھُ یہِ ہن چھُ پوٚز اَکٕے چیٖز باسیٚو مےٚ ڈیلِور کوٚر یِمو ٹایمَس پٮ۪ٹھ تَتھ منٛز چھُنہٕ کانہہ تہِ شَکھ واریاہ اَصٕل پٲٹھۍ کوٚر یِمو ٹایمَس پٮ۪ٹھ کوٚر یِمو ڈیلِور یُس زَن یِہُند یہِ نَفر اوس تٔمۍ اوٚن مےٚ یہِ برابر گرٕ تام گرِ کوٚر تٔمۍ مےٚ یہِ حولہٕ تَتھ منٛز چھُ نہٕ شَکھ آ سَستہٕ اوس یہِ بہٕ وَننہٕ یہِ سَستہٕ سَستہٕ ہٮ۪کو أنِتھ کَمہِ موٗجوٗب یِم ٲسیو تۄہہِ زٕ سوٗزمٕتۍ اَکہِ بدل تَمہِ موٗجوٗب پیٚیہِ مےٚ سَستہٕ مَگر یُس اَتھ اورِجنل اوس تَمہِ کِس قٕمتَس دِتۍ پَتہٕ یِمو زٕ مَگر یہِ اوس نہٕ لَگہٕ ہَرٕے چیٖز